ییٚلہِ زن وٕچھو باغاتن متعلِق کتھ کرو یِم زن یہ ہسا یہ امِچ ایٚکٕسپیرینس وٕچھو یِم اسہِ چھِ مان ژٕ ییٚتھی رِلیٹیٚوز آاۭں ڈسٹک اننت ناگَس نزدیٖکٕے بابہ گُنڈ تہٕ جناب محترم تِمن تِمو تہِ بنٲے تپٲر باغ البتہ ایٚکٕسپیرینس چھِ بیوٚن بیٚون آسان اسہِ چھِ یورٕ زیادٕ پہم ایٚکٕسپیرینس مےٚ ووٚن تِمن اتٮ۪ن کیاہ چھُ کُل کِتھ کٲٹھۍ چھُ دیُتھ ییٚلہِ ہسا تُہۍ یہِ کُل دِیو اتھ ترٲیِو امہِ ساتہٕ گۄڑٕ گُہۍ کھاد سۭتۍ اتھ ترٲیِو گُلی کھاد گۄڈٕ تلہٕ او موجوٗب کہِ یہِ ہسا چھُ اتھ منٛز یہِ روٗٹُس یس یہِ مضبوط بناوان امہِ سۭتۍ چھُ کُل سٹرانٛگ گژھان یہ ہسا چھُ دٔستی گروتھ کران ییٚلہِ یہِ دٔستی گروتھ کران پتہٕ ووٚن مےٚ یِمن مان ژٕ ییٚلہِ بوٚڑ گوٚو اتھ منٛز کیاہ چھُ کرُن اتھ ہسا چھُ اکھ مان ژٕ گۄڈنکٮ۪ن مان ژٕ گۄڈنِکٮ۪ن ؤرۍ ین اگر یہِ اسہِ یہِ باقٕے دوا چھُ تُہۍ دِوان کینٛہہ مگر تیٖل ہسا چھُ اتھ مان ژٕ ضروری دِیُن پتہٕ پتہٕ ییٚلہِ امہِ کھۄتہِ تہِ بٔڑۍ گے آز چھ تِمن تِم ژونٛٹھۍ تہِ وۄنۍ دِیو سا فلٲنۍ ٹایمہٕ فستٲنۍ دوا مان ژٕ ہے آز حظ چھُ پنس یتھ تھوڑا زادگی ہِش ہے اتھ دِیو سا یہِ انٹرا کال یا اتھ دِیو سا دیتھیٖن تہٕ انسیٚکٹہِ سایڈ یا اتھ دِیو سا سِکور تہٕ یہ ہسا یہ کہِ سِکور تہٕ انسیٚکٹہِ سایڈ یا مٔنٛزۍ ہسا چھِ باسان اتھ یۄس یہِ بییٚہِ کانٛہہ کمزوری پہم اتھ دِیو سا کیٚلشمان اتھ دِیو سا کیٚلبان کیٚلِبانس منٛز چھُ کیٚلشم بوران امہِ سۭتۍ نہ سا ہیٚکَن ژونٛٹھۍ گِرتھ کینٛہہ ییٚلہِ ہسا ایٚک مان ژٕ کیٚلشم بورانٕچ کٔمی چھِ آسان ژونٛٹھۍ چھِ جون فال چھُ پتہٕ زیادٕ گژھان جون فال چھُ زیادٕ گژھان مگر ییٚلہِ أسۍ کیٚلِبانے کرو یس یہِ پھلیہِ منٛز یہِ استعمال امۍ مزید تہِ کرو بیاکھ فٲشی وِد دِ رِزلٹ ژونٛٹھ ہیٚکہِ نہٕ مان ژٕ فال گٔژھِتھ کینٛہہ تہٕ یِم یِم مان ژٕ ؤنۍ مےٚ تِمن یِم تجرُبات تہٕ تِمن چھِ وُنکٮ۪ن کُلۍ تہِ بڑٕ بہتٔریٖن تِمن چھِ کُلۍ تہِ صحت منٛد تہٕ تِمن چھُ جناب محترم ژوٗنٛٹھۍ ہان تہِ مان ژٕ اصٕل وسان تہٕ یہِ مےٚ پانس مان ژٕ ایٚکٕسپیرینس چھِ اتھ بارس منٛز یس یہِ ووٚن مےٚ تِمن کیاہ چھُ کرُن کیاہ نہٕ چھُ کرُن تہٕ آ یہان ہیٚچ مےٚ تِمن ؤنِتھ باقٕے شُکریہ